آ سانہِ اَندٕ یِم پُلٹِکَل کینٛہہ پارٹی چھِ تِم چھِ عام آدمی پارٹی چھِ یا جَنتا دَل چھِ پی ڈی پی چھِ نیشنَل کانفرنس چھِ تہٕ یِمکہِ اہم شخصیت أسۍ زانوکھ تہٕ تِم چھِ عسمان مجیٖد چھِ نِظام الدین چھِ یا باقٕے چھِ تِہُنٛد یُس اَکھ اہم اَجَنڑا اوس تہٕ سُہ اوس ڈیولَپ کَرٕنۍ پَنٕنۍ جاے تہٕ بیٚیہِ یُس تَتیُک لوکَل یوٗتھ چھُ تِمَن خٲطرٕ پٕلے گرٛاوُنٛڈٕز بَناوٕنۍ تِمَن خٲطرٕ اِمپٕلایمینٛٹ آپَرچُنٹیٖز کِرٛیٹ کَرٕنۍ دۄہ کھۄ دۄہ زیادٕ کھۄتہٕ زیادٕ